ہیٚلو اسلام علیکم اَہَن حظ أسۍ چھِ مولوی صٲب فرمٲوِو اَہَن حظ پَنٕنۍ کِنۍ حظ چھِ أسۍ دُعا ییٚلہِ تہٕ جمعہ نٮ۪ماز چھِ آسان أسۍ چھِ پَتہٕ دۄہے یِمَن واعظ پَران یِمَن چھُنہٕ فرقاہ وَرقا پٮ۪وان کِہیٖنٛۍ تہٕ وۅں چھِ یہِ کیٚاہ جُمعہ یِنہٕ وول وۅنۍ وَنو أسۍ یِمَن بیٚیہِ وۅنۍ وُچھو بیٚیہِ ما پَرَکھ فرقاہ کیٚنٛہہ اَدٕ حظ أسۍ کیٛاہ سَزا دِمہوکھ یِمَن دِن ٲخرَتَس چھِ یِمَن سزا لیٛوٗکھمُتٕے أسۍ چھِ یِمَن سَمجاوان سون سون فرض چھُ کہِ أسۍ سَمجاوہوکھ أسۍ چھِ سَمجاوان پَنٕنۍ کِنۍ پَتہٕ چھِ تِمَن پانَس تانۍ کُس کیٛاہ کۭژاہ عقل کَرِ اِستعمال پانَس نَتہٕ چھِنا تِمَن پانَس پَے کہِ اَتھ کیٛاہ چھُ ٲخرس کار اَدٕ حظ اَچھا اسلام علیکم